اَہن حظ بِلکُل اَسہِ چھُ یِوان نَلہِ آب تہٕ اَسہِ وٕچھ مَگر تہٕ زندگی چھِ واریاہ ایٖزی گژھان امہِ نَلہِ آب سۭتۍ اَگر نہٕ یہِ آسہِ ہا تہٕ زندگی گژھِ ہا واریاہ مُشکِل آ یہِ چھُ بِلکُل صاف آسان ییٚنہِ ییٚمہِ دریاب پٮ۪ٹھ آسہِ یہِ آب چھُ یِوان تَتھ منٛز چھِ یِم تراوان واریاہ زیادٕ کیمِکٔلز تہٕ بیٚیہِ واریاہ کِلیٖنِگ ییٚمہِ سۭتۍ یُس یہِ آب چھُ آسان سُہ چھُ واریاہ زیادٕ صاف تہٕ شِفاف آسان ییٚتہِ چھِ لایِک واریاہ زیادٕ لوٗکھ أمے یِہوے آب اِستعمال کران کھٮ۪نہٕ چینہٕ خٲطر سران خٲطر تہِ چھُ یِہوے یِوان اِستعمال یوان کرنہٕ باقی چیٖزَن خٲطرٕ تہِ چھُ یِوان یِہوے اِستعمال کرنہٕ واریاہ لوٗکھ چھِ بَتہٕ سیُن مطلب اِوٕن چیوان تہِ چھِ تِم یِہوے آب مَگر أسۍ کیاہ چھِ کران کہِ أسۍ چھِ ییٚتہِ اکھ ناگ سُہ چھُ جنتس برابر سُہ ناگ أسۍ چھِ کران کٲم تَمہِ تَمہِ کُے آب چھُ یُس أسۍ چیوان تَمِچ تریش چھِ آسان حدٕ کھۄتہٕ زیادٕ صاف بیٚیہِ وَندس منٛز چھُ آسان سُہ گرم تریش تہٕ رٮ۪تھ کالَس منٛز چھُ آسان سُہ زَن فرج منٛز کٔڑمٕژ أسۍ چھِ نہٕ زٕہنۍ پریفر کران فرج تریش چینۍ یا پھر زانٛہہ کرو بوٚیِل یہِ زانٛہہ کارو تریش سُہ چھِ نہٕ أسۍ زٕہنۍ کران تِکیازِ یہِ سانہِ ناگُک آب چھُ آسان واریاہ زیادٕ صاف تہٕ شفاف تہٕ بیٚیہِ روٗز کَتھ ییٚمِچ نلہِ آبٕچ نلہِ آب چھِ أسۍ صبُحٲے یِوان صبُححہٕ وٕکِس پَہرَس یِوان لگ بگ دۄن ترین گنٹن تہٕ پَتہٕ چھُ اَسہِ پیوان سُہ سُٹور کَرُن پوٗرٕ دۄہَس خٲطرٕ پَتہٕ چھِ یِم بیٚیہِ یِم ییٚیہِ کہِ دۄہ تِتھٕے پٲٹھۍ یِوان تہٕ یہِ چھُ واریاہ زیادٕ صاف آسان أسۍ چھِ أسۍ تہِ چھِ واریاہن کامین خٲطرٕ یہِ اِستعمال کران سارن ٲسۍ تن بیٚیہِ یِم بانہٕ چھلٕنۍ باقی سٲری کٲم کار یِم تہِ چھِ آسان یہِ چھِ نلہِ آب سۭتی کران تہٕ ییٚتیُک نلہِ آب چھُ واریاہ زیادٕ صاف یہِ چھُ یِوان سانہِ ییٚمہِ جہلم ییٚتیُک دریاب پٮ۪ٹھ یُس بارامولہ ہَس منٛز چھُ اَمے پٮ۪ٹھ چھُ یِوان یہِ آب تہٕ یہ چھُ واریاہ زیادٕ صاف آسان یہِ چھُ واریاہ زیادٕ قۭمتی سانہِ خٲطرٕ اَگر نہٕ یہِ آسہِ أسۍ ہٮ۪کاو نہٕ کِہینۍ کٔرِتھ تہٕ مطلب أمِس یُس سٲنۍ روز مَراہٕچ زندگی چھِ سۄ گژھِ ہا واریاہ مَشکِل اَکہِ دۄہ اَگر نہٕ آب ییہِ کِہینۍ یِم مہلہٕ وٲلۍ چھِ گژھان سٲری آنتہٕ یِم چھِ دَپان أسۍ کیاہ کَرو وۄنۍ کَتہِ اَنو آب تہٕ آب بغٲر چھِ زندگی اِمیجن کَرٕنۍ چھےٚ واریاہ مُشکِل تہٕ وۄنۍ اَگر نہٕ اَسہِ یہِ نلہِ آب تہِ آسہِ زندگی گژھِ ہے حدٕ کھۄتہٕ زیادٕ مُشکِل اَتھ چھِ أسۍ وَندس منٛز تہِ ییٚلہِ وَندس منٛز چھِ یوٗت شیٖن پیوان ییٚلہِ اِنسانَس نیرُن چھُ مُشکِل چھُ گژھان أسۍ چھِ کران کٲم آب چھِ مطلب آبہٕ نلہِ چھِ آسان صبُحٲے آمژٕ بغٲر کٲنسہِ دِکت یا کیٚنٛہہ تہِ مطلب کانہہ پروبلِم رُستے چھِ سٲری گرٕ رَٹان آب نہ چھُ پیوان اَسہِ شیٖنَس منٛز نیبر گژھُن نہٕ کیٚنٛہہ تہٕ بیٚیہِ یِم بُزرٕگ لوٗکھ چھِ یِمن نہٕ مطلب بِلکُلٕے مُشکِل چھُ گژھان یہِ نیبر نیرُن یا کانہہ کٲم کار کَرُن شیٖنس منٛز تِمن خٲطرٕ چھُ یہِ واریاہ زیادٕ غنِیٖمَت کہِ أندرے آب آسُن تہٕ بیٚیہِ گرٕ واتُن آب یہِ گوٚو واریاہ بٔڑ کَتھ امہِ بغٲر زندگی گژھِ واریاہ مُشکِل یہِ چھُ واریاہ ہیلپ فُل تہِ آسان سانہِ خٲطرٕ اَگر نہٕ یہِ آسہِ ہے مُشکِل گژھِ ہے واریاہ زیادٕ